ہاں ہیٚلو اسلام علیکُم اَوَے ٹھیٖک پٲٹھۍ تُہۍ چھُو حظ ٹھیٖک پٲٹھۍ تُہۍ چھُو نہَ حظ یہِ اٮ۪لِکٹِرٛشَن سامان کٕنان مےٚ اوس اوٚنمُت فین اوسُم اوٚنمُت یہِ چھُنہٕ چَلان کِہیٖنٛۍ تہِ نہٕ تۄہہِ چھُوا اَمہِ نِش بَدَل کانٛہہ اَصٕل کالٹی ہُنٛد یَتھ ویرٮ۪نٛٹی تہِ آسہِ اَصٕل تہِ آسہِ بیٚیہِ کٍتِس تامَتھ گژھِ بیٚیہِ ٲسۍ مےٚ باقٕے چیٖز تہِ ضروٗرت لٮ۪مپ اوسُم ضروٗرَت کٍتِس تامَتھ گژھٮ۪م

کٍتِس ویرٮ۪نٹی سُوِچ کٍتِس تامَتھ چھَس

ٹھیٖکہٕ سُوِچ تِم کیٛاہ چھُ تِم چھُ حظ کٕنٕنۍ آسان تۄہہِ

لَٮ۪مپ لَٮ۪مپَن منٛز کیٛاہ قٕسٕم چھُو تۄہہِ کُس کُس کالٹی چھُو تۄہہِ

کیٛاہ مےٚ میلیٛا اَتھ ڈِسکاوُنٛٹ